ییٚلہِ ہَسا پنٛنہِ کومنِٹی نیبَر نیران چھُس ٹرٛوٕل چھُس کَران کُنہِ جایہِ گۄڈنٮ۪تھٕے ہَسا چھِ مےٚ گژھان مُشکِلات ٹرٛیفِک جام ہَسا چھِ گژھان اگر سہ کُنہِ جایہِ وتُن چھُ آسان یتھ سفرس گنٛٹہٕ لگہِ ہا کُن وزِ چھُ ٹایم فار اٮ۪گزامپٕل باہ بجے واتُن تَتھ ہَسا چھِ سفرَس لَگان گَنٛٹہٕ گوٚو کاہ بَجے اگر گَرِ نٮ۪رِ اِنسان بَہہ بَجے واتہِ سُہ مگر تٔتھۍ سفرَس چھِ نہِ پٮ۪وان اِنسانَس نٮ۪رُن صُبَحس ٲٹھ بَجے پانٛژھ گَنٛٹہٕ برونٛٹھ چھُ پٮ۪وان نیرُن تِکیٛازِ بٕتھہٕ ہَسا آسہِ ٹرٛیفِک جام تِکیٛازِ روٗرَل ایریاہَن منٛز سٲنِس گامَس منٛز نہ سا چھُنہٕ یوٗتاہ گاڑٮ۪ن ہُنٛد یہِ ہَسا یہِ بَرمار کیٚنٛہہ کیٛازِ سٹی منٛز ہَسا چھِ پَتہٕ زیادٕ گاڑِ آسان اِسی لیے ہَسا چھِ پرٛابلِم گۄڈنٮ۪تھٕے اِنسانَس یۄس فیس پٮ۪وان کَرٕنۍ چھِ سَہ ہسا گٔے ٹرٛیفِک جامٕچ تِکیٛازِ پانٛژھ گنٛٹہٕ برونٛٹھ چھُ پٮ۪وان نیرُن گنٛٹَس چھِ آسان کٲم تَتہِ پَتہٕ چھِ پَتہٕ تَمہِ پَتہٕ پٮ۪وان نیرُن سۭتی بیٚیہِ واپَس تِکیٛازِ اَسہِ چھِ پَیی آسان رِٹٲرنَس منٛز ہَسا گژھِ بیٚیہِ واپَس ٹرٛیفِک جامہٕ تہٕ اَسہِ لَگان بیٚیہِ گَرٕ تام پانٛژھ گَنٹہٕ یُس سَفر گَنٹُک آسان چھِ تَتھ ہَسا چھِ لَگان کَم سے کَم پانٛژھ گَنٛٹہٕ